وعلیکُم اسلام تُہۍ کٕم حظ چھُو اَہَن حظ آ

شاہ ناگہٕ اَ ہا

اَچھا ٹھیٖک

تَتھ نیرِ آرام سان تُہۍ ہیٚکِو یہِ تہِ کٔرِتھ کہِ تَتھ تھاوَو أسۍ یُس بۅنِم پورشَن چھُنا سُہ تھاوو أسۍ پارکِنٛگ خٲطرٕ سُہ روزِ واریاہ اَصٕل ایٚز کَمپِیٲرڈ ٹُو نٮ۪برٕ کَنہِ گاڑِ تھاونہِ وۄنۍ دِمہٕ بہٕ نَظر اَکھ تہٕ بہٕ دِمہٕ گۄڈٕنٮ۪تھ پُلاٹَس نَظر بہٕ وُچھِ کَمہِ قٕسمُک یہِ چھُ یہِ تہٕ پَتہٕ وَنہو بہٕ تۄہہِ فٔردَر کیٛاہ چھُ کَرُن مےٚ وُچھ تہٕ وُنکٮ۪س چھُنہٕ مے ذہنَس منٛز تیٛوٗتاہ یاد کیٚنٛہہ تہٕ بہٕ دِمہٕ تَتھ نظر تہٕ بہٕ کَرہو تۄہہِ فون پَتہٕ واپَس آ تہٕ فِلحال چھِ مےٚ صُبَحس میٖٹِنٛگ کٲلۍ کٮ۪تھ ما ہٮ۪کہٕ بہٕ یِتھ اَہَن حظ آ چلو ٹھیٖک چھُ تیٚلہِ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ کیٚنٛہہ پَرواے چھُنہٕ چلو اَدٕ حظ اَدٕ حظ اَدٕ حظ چلو ٹھیٖک چھُ سلامُ علیکُم